آ ڈاکٹر صٲب چھُس

ژٕ کر کٲم ژٕ کھیٚیہ پیرسٹمال پھوٚل اکھ ژٕ وچھ ژےٚ گَژھ یہَ فَرَکھ اگر نہٕ ژےٚ فرکھ گَژھی تہٕ تیٚلہِ ییٖزِ میٲنِس کلنِکس پیٚٹھ اوکے اسلام علیکُم